آ بہٕ چھُس کران گوٗگٕل پے اِستعمال تِکیٛازِ آز کَل چھِ سٲری سُے اِستعمال کران یہِ چھُ پونٛسہٕ سوزنُک یا پونٛسہٕ رَٹنُک اَکھ واریاہ اَصٕل تہٕ آسان طریٖقہٕ گوٗگٕل پے چھُ آز کَل لَگ بَگ پرٛٮ۪تھ کٲنٛسہِ أکِس موبایِلَس منٛز تِکیٛازِ اَمہِ سۭتۍ چھِ پونٛسہٕ سوزُن تہٕ رَٹُن واریاہ آسان گژھان گوٗگٕل پے اگر اَسہِ کٲشِر پٲٹھی وَنَو گوٗگٕل پے چھُ اَکھ سُہ ذٔریعہٕ یُس زَنہٕ موبایِلَس منٛز اَکھ ایپ پٮ۪وان چھِ اِستعمال کَرٕنۍ پتہٕ چھِ سُہ ایپ پٮ۪وان بٮ۪نٛک اٮ۪کاونٛٹَس سۭتۍ لِنٛگ کَرٕنۍ تہٕ اَمیُک اَمہِ سۭتۍ چھِ أسۍ پونٛسہٕ ہٮ۪کان کٲنٛسہِ تہِ سوٗزِتھ گوٗگٕل پے چھُ اَکھ گوٗگلٕچ ایپ یُس زَنہٕ پونٛسہٕ لین دینَس منٛز چھِ یِوان اِستعمال کرنہٕ صِرف بٕے یوت چھُس نہٕ یہِ اِستعمال کران کیٚنہہ لَگ بَگ چھِ آز پرٛٮ۪تھ کانٛہہ چاہے سُہ بوٚڈ ٲسۍتَن یا لۄکُٹ ٲسۍتَن مگر تٔمۍ سٕنٛز وٲنٛس گژھِ کم سے کم ارداہ وُہَر آسٕنۍ سُہ چھِ یہِ ایپ استعمال کران تِکیٛازِ یہِ چھنہٕ زیادٕ مُشکِل چلاوٕنۍ تہِ کیٚنہہ مگر زیادٕ آسان تہِ چھِنہٕ کیٚنہہ یہِ چھِ اَکھ سُہ پٕلیٹفارَم وَنو أسۍ یَس سُہ ذٔریعہ یُس زَنہٕ أکِس عام اِنسانَس پَنُن ٹایِم بچاونہٕ باپَت واریاہ مدتھ چھِ کران تِکیٛازِ یُس زَنہٕ کٲم أسۍ یَتھ کامہِ گھنٛٹہٕ زٕ گھنٛٹہٕ چھِ بٮ۪نٛکَس منٛز لگان سُہ کٲم چھِ اَمہِ ایپہِ سۭتۍ واریاہ جلدی جلدی گژھان گوٗگٕل پے چھِ سُہ ایپ یُس زَنہٕ أکِس عام اِنسان سٕنٛدِس موبایِلَس منٛز تہِ آز ہٮ۪کو أسۍ لٔبِتھ مگر یہِ ایپ استعمال کرنہٕ خٲطرٕ گَژھِ أکِس اِنسانَس نِش سٕماٹ فون آسُن مےٚ نِش تہِ چھِ گوٗگُل پے وٕنۍکٮ۪ن موجوٗد تہٕ بہٕ چھُس سٲری پونٛسَن ہُنٛد لین دین اَمے اٮ۪پلِکیشنہِ تھرٛوٗ کران تِکیٛازِ مےٚ ووٚن گۄڈَے یہِ چھِ سہل تہٕ آسان چلاونَس منٛز تہٕ پونٛسہٕ سوزنَس چھِ واریاہ کَم ٹایم اَمہِ سۭتۍ لگان اَتھ چھِ پٮ۪وان پاس وٲڈ تہٕ بیٚیہِ پَنُن بٮ۪نٛک اٮ۪کاوُنٛٹ لِنٛک ضٔروٗری کَرُن تَمہِ ورٲے ہٮ۪کَو نہٕ أسۍ گوٗگٕل پے استعمال کٔرِتھ کِہیٖنۍ گوٗگٕل پے چھِ سُہ اٮ۪پلِکیشَن یُس زَنہٕ واریاہ آسان چھِ اَتھ منٛز چھنہٕ خٲلی پونٛسَن ہُنٛد لین دین گژھان کیٚنہہ البتہ أسۍ ہٮ۪کو چاہے اَسہِ پاوَر بِل یا موبایِل بِل یا کانٛہہ تہِ گیس سِلینٛڈَر بِل وِل آسہِ بَرٕنۍ سُہ ہٮ۪کَو أسۍ گوٗگٕل پے تھرٛو بٔرِتھ مےٚ چھَنہٕ اٮ۪پٕل پے کِہیٖنۍ تِکیٛازِ بہٕ چھُس اٮ۪نرایِڈ یوٗزَر اٮ۪نرایِڈ یوٗزٕرَس یوٗزَر ہٮ۪کہِ پونٛسَن ہُنٛد لین دین گوٗگٕل پے تھرٛوٗ کٔرِتھ گوٗگٕل پے چھِ واریاہ آسان تہٕ واریاہ ضٔروٗری آز کَل اِنسان سٕنٛدۍ خٲطرٕ